ہیٚلو وعلیکُم اسلام تُہۍ کٕم حظ چھِو ہیلو اَہَن حظ أسۍ چھِ بانٛڈی پورا پٮ۪ٹھ حظ کھادی مارکیٹ پٮ۪ٹھ چھِ أسۍ اَہَن حظ أسۍ چھِ یِم تِلہٕ وِلہٕ حظ لاگان فٮ۪رنَن تِلہٕ وِلہٕ آرِ کٲم وارِ کٲم دوٚبکہٕ

أسۍ چھِ ییٚتی حظ پرویز ایمبارڈری کھادی مارکیٹ حظ اَہَن حظ ریٹ چھِ مُختلف گژھان میڈم یہِ چھُ تۄہہِ پانَس تانۍ تُہۍ کُس ہیٛوٗ تِلہٕ چھُ لاگُن اَسہِ چھِ اَتھٕ تِلہٕ تہِ لاگان أسۍ چھِ مِشیٖن تِلہِ تہِ لاگان آرِ کٲمہِ تہِ حظ چھِ أسۍ کَران تہٕ ڈی تہِ چھِ أسۍ لاگان ڈَبل تِلہٕ حظ کاپَر تہٕ سِلوَر یِوان تَتھ منٛز آ بِلکُل رنٛگ چھِ گژھان سُہ آسان تِمَن یہِ حظ ڈُبلِکیٹ اَتھ لگٲوِتھ أسۍ چھِ آرجنَل لاگان سٲنِس چھِنہٕ یہِ گژھان چینجِج کِہیٖنٛۍ میڈم نہَ نہَ تُہۍ یِیو تُہۍ یِیو وارٕکارٕ یِتھُے تُہۍ دُکانَس پٮ۪ٹھ یِیِو تُہۍ وُچھِو یہِ تۅہہِ پانَس یِیو پَسنٛد تہٕ تَمہِ پَتہٕ اَتھٕ تِلہٕ چھِ أسۍ لاگان بِلکُل أسۍ چھِ پچہِ پٮ۪ٹھ تہِ لاگان تہٕ ہُتھ پٮ۪ٹھ تہِ لاگان اَتھٕ تِلہٕ اَتھٕ تہِ چھِ گژھان مُختلف میڈَم أسۍ چھِ گژھان زیادٕ سستہٕ تہِ چھِ گژھان اَتھ سِٹارٹ چین حظ لۅکٕٹ چین چھِنا بنان اَز ہَے اَز چھِ لاگان لۅکچہِ کورِ تِمَن چھِ اَتھٕ تِلہٕ یِوان لاگنہٕ خٲطرٕ تِمَن چھِ آسان وَنُن تِم چھِ لاگان اَسہِ چھِ لاگٕنۍ چین سُہ چھِ اَسہِ زٕ ساس پٮ۪ٹھ گژھان سِٹارَٹ اگر نہَ حظ زیادٕ چھُ لاگُن ہیٚوِی چھُ لاگُن زٕ سا س زٕ ترٛےٚ ساس پٮ۪ٹھ چھِ اَسہِ گژھان سِٹارٹ پَتہٕ چھِ یہِ پانَستانۍ کَسٹٕمَرس سُہ کٮُ۪تھ کیٛاہ لاگہِ وَلہٕ ییٚلہِ تُہۍ یِیِو وارٕکارٕ دُکانس پٮ۪ٹھ تۄہہِ کَرہو کَنسیشَن کِہیٖنٛۍ چھُنہٕ پَرواے پنٛداہ شَتھ گَژھیو تۄہہِ فاینَل تَمہِ بۅن گژھِ نہِٕ کِہیٖنٛۍ میڈم اَسہِ چھُنہٕ میڈم اتھ منٛز زیننُے کیٚنٛہہ اَگر اَسہِ آسہِ ہَے کیٚنٛہہ تُہۍ وُچھِو یہِ آرجینل تہِ حظ چھُ ڈُپلِِکیٹ چھُنہٕ کِہیٖنٛۍ تہِ نہٕ تُہۍ ییو بار بار سٲنِس دُکانَس پٮ۪ٹھ ولہٕ سا ٹھیٖک تُہۍ وُچھِو تُہۍ تُہۍ وُچھِو ٹاپَس ترٛٲومٕتۍ نہَ چھِ اَتھ چینٛج گژھان رنٛگ اتھ گژھِ نہٕ کِہیٖنٛۍ میڈم بِلکُل سۅے تِلہٕ چھُ گژھان شےٚ شےٚ ہتھ اَکٕے ریٹ گژھان تِکیٛاز تَتھ چھِ آسان تِلہٕ سیم وۅنۍ چھُ تَتھ فرق آسان تَتھ چھُ پَچہِ پٮٹھ پٮ۪وان لاگُن نہَ نہَ کِہیٖنٛۍ نہٕ کَلر گژھِ نہٕ بِلکُل چینچ کِہیٖںٛی تام تَتھ چھُ تۄہہِ گیرَنٹی سٲنۍ بِلکُل میڈم دُبکہٕ تہِ چھِی أسۍ لاگان میڈم دُبکہٕ تہِ چھِ أسۍ لاگان أسۍ چھِ آرِ کٲم تہِ کَران اَسہِ چھُ ڈبل آرِ کٲم تہِ کَران أسۍ چھِ تِلہٕ تہِ کَران دۄن منٛز بِلکُل ییٚتِی کھادی مارکیٹ حظ قادر ایمبٲرڈز سٲنِس دُکانَس لیٚکھِتھ بِلکُل میڈم چلو چلو ٹھیٖک چھُ میڈم اسلام علیکُم